بہٕ چھَس واریاہ ٹایم کَران سپٮ۪نٛڈ پنٛنِس فارمَس منٛز مےٚ چھِ گژھان تَتہِ ٹایم سپٮ۪نٛڈ کَرُن واریاہ زیادٕ خۄش کیٛازِکہِ تَتہِ ٹایم سپٮ۪نٛڈ کٔرِتھ چھِ مِلان اِنسانَس سکوٗن بیٚیہِ چھَنہٕ پَتہٕ ہٕے لگان کہِ وقت کَپٲرۍ گُزریو یُس زَن میون فِرٛی ٹایم چھُ آسان بہٕ چھَس سُہ کَران زیادٕتَر پنٛںِس فارمَس منٛزٕے سپٮ۪نٛڈ کیٛازِکہِ تَتہِ چھِ آسان قٕسٕم قٕسمٕکۍ پوش قٕسٕم قٕسمٕکۍ مٮ۪وٕ یُس زَن قٕسٕم قٕسمٕکۍ پوش یِم چھِ آسان تَتہِ تَتھ چھِ لگان وٕچھنَس واریاہ زیادٕ مَزٕ پَتہٕ چھِ اِنسانَس یِوان سمٕجھ کہِ دُنیا کۭژاہ خوٗبصوٗرت چھِ پنٛنِس فارمَس منٛز چھَس بہٕ گُڑٲے کَران کھَنان تِم زَن یِم زَن نہٕ دۄدریٛامٕتۍ پَنہٕ ؤتھٕر چھِ آسان تِم چھَس تَتھ ژَٹان کُنہِ جایہِ چھِ آسان کُنہِ پَنہٕ ؤتھرَس شیڈ کٔرمٕژ بیٚکِس کُلۍ باقٕیَن چیٖزَن تیٚۍ سٕنٛز تَتھ چھَس کَران کَٹِنٛگ تَتھ چھَس کَران کَٹِنٛگ کیٛازِکہِ کَٹِنٛگ چھِ واریاہ زیادٕ ضٔروٗری تاکہِ ہَرکُنہِ یُس زَن پٕلانٛٹ چھِ تَتھ گژھِ پَنٕنۍ شیڈ پَنٕںۍ برابر بیٚیہِ چھَس بہٕ پنٛنہِ حِساب پَنُن مےٚ فارَم چھِ تَتہِ چھَس بہٕ تَتھ مٮ۪نیوٗر تَتھ چھَس بہٕ مٮ۪نیوٗر ترٛاوان یعنے کہِ اگر گُہہ آسہِ سُہ چھَس ترٛاوان اگر گُہہ آسہِ سُہ تہِ چھَس ترٛاوان یا اگر کھاد آسہِ سۄ تہِ چھَس ترٛاوان کھادِ منٛز چھِ یِوان سُہ نایٹرٛوجَن چھِ یِوان فاسفورَس چھِ یِوان پوٹیشیَم چھِ یِوان یوٗریا چھِ یِوان تِم چھَس تُلان تہٕ ترٛاوان چھَس زٔمیٖنَس ییٚتٮ۪تھ ییٚتٮ۪تھ کمی چھےٚ آسان بہٕ چھَس دۄہَے صُبحٲے صُبحٲے وۄتھان تَتھ چھَس ترٛاوان آب دِوان کُلٮ۪ن یِم زَن ہاکہٕ کُلۍ آسان سبزی سبزی منٛز یِم زَن آسان چھِ مرژٕوانٛگَن کُلۍ چھِ ژوٗنٛٹھۍ کُلۍ چھِ آسان ٹنٛگہٕ کُلۍ چھِ آسان لٲر کُلۍ چھِ آسان اَلہٕ کُلۍ چھِ آسان تِمَن چھَس ترٛاوان بہٕ صُبحٲے صُبحٲے آب بیٚیہِ یِم زَن پَتھَر پٮ۪مٕتۍ پَنہٕ ؤتھٕر چھِ آسان یا یِم زَن یِم چھِ آسان پَنہٕ ؤتھٕر لَنٛجہِ آسان پٮ۪مژٕ پَتھَر تِم چھَس بہٕ تُلان تُلان تھاوان چھَس سایڈَس ڈَمپ کٔرِتھ کیٛازِکہِ تَتھ چھِ بَنان پَتہٕ کھاد اگر أسۍ ڈَمپ کٔرِتھ تھاوو سُہ کُنہِ دۄبَس منٛز تِم زَن پَتھَر چھِ آسان پٮ۪مٕتۍ یِم چیٖز تُلان تھاوان چھَس دوٚبَس منٛز تَتھ چھِ بَنان تَتہِ نَسَن تَتھ مطلب کھاد سۄ کھاد چھَس بہٕ پَتہٕ یُتھُے سۄ تیار چھِ گژھان تُلان چھَس ترٛاوان چھَس أتھی زٔمیٖنَس امہِ وجہ سۭتۍ اَتھ اَتھ مِلان پَنُن یُس زَن یِم مِنرَل چھِ آسان نیوٗٹِرٛیَںٛٹ چھِ آسان تِم چھِ آسان مِلاو پَنٕنۍ برابر تٔمۍ وجہ سۭتۍ چھِ گژھان یُس زَن پٕلانٛٹ چھِ کھَسان سُہ چھِ کھَسان واریاہ اَصٕل پٲٹھۍ گرٛو یُس زَن یُتھُے بہٕ فارمِنٛگ فارمِنٛگ کَران چھَس پنٛںِس یُس زَن فارمَس پٮ۪ٹھ تٔمۍ وجہ سۭتۍ گٔے مےٚ یِم زَن یہِ صحت چھُ سُہ روٗد واریاہ زیادٕ ٹھیٖک کیٛازِکہِ اَسہِ دٮ۪ماغُک اگر گَرِ چھِ بیٚہوان ژھۄپہٕ دَم کٔرِتھ اَمہِ سۭتۍ چھِ گژھان اِنسانَس ڈِپرٛشَن اِنسان چھِنہٕ اِنسان چھِنہٕ ہٮ۪کان کِہیٖنۍ تہِ کٔرِتھ اِنسانَس چھِ باسان بہٕ چھُس نہٕ کُنہِ لایقٕے ییٚلہِ ییٚلہِ لٮ۪ٹہِ تہِ بہٕ گژھان چھَس پنٛنِس فارمَس تہٕ تَتہِ چھَس لگان کٲم کَرٕنۍ تَتہِ چھَس لاگان تَتھ تَتھ سۭتۍ پَنُن ٹایم سپٮ۪نٛڈ کَرُن مےٚ چھِ باسان پَنُن پان بہٕ چھَس زِندٕ بیٚیہِ تم زَن چیٖز چھِ وٕچھان تَتہِ یِم زَن لطف چھِ یِوان تِمَن چیٖزَن کُن وٕچھِتھ پوش وٕچھِتھ سبزی وٕچھِتھ پھَلان تَتہِ سبزار آسان ہَرکُنہِ جاے تَتھ وٕچھِتھ چھِ اِنسانَس واریاہ زیادٕ لطف یِوان واریاہ زیادٕ مَزٕ یِوان واریاہ زیادٕ فرٛٮ۪ش کَران اِنسان فیٖل کہِ یہِ چھِ یہِ تہِ چھا کہِ ییتہِ چھِ دُنیا چھِ ییٖژاہ واریاہ زیادٕ حسیٖن یُتھُے سُہ تہِ مَکلاوان چھِ بیٚیہِ کینٛہہ بیٚیہِ یُس زَن یہِ صحت چھِ مطلب تَتھ کُن چھِ کَران اِنسان چھِنہٕ نہ أڑجہِ دودٕے آسان نہ چھِ نَرٮ۪ن دود نہ چھِ آسان زنٛگَن دودٕے نہ چھِ وَزَن کھَسان یہِ حظ شُگر لٮ۪وٕل چھِ روزان بَرابَر شُگر شُگر لٮ۪وٕل چھِ روزان برابر یُس زَنہٕ کولٮ۪سٹرٛال چھِ سُہ چھِ روزان برابر کیٛازِکہِ زَن چھِ اِنسان بٕلَڈ یُس زَن باڈی چھِ آسان سۄ چھِ آسان موٗمٮ۪نٛٹَس منٛزٕے کیٛازِکہِ یُتھُے کھَنان چھِ تَتہِ اورٕ یورٕ چھِ کَران اور یہِ چھِ تازٕ تازٕ ہوا چھِ چٮ۪وان نہ چھِ زُکامٕے کَران نہ چھِ تَفٕے آسان نہ چھِ کَلہٕ دودٕے آسان ہرکانٛہہ چیٖز چھِ یُس زَن بٮ۪مارِ چھِ آسان تَمہِ نِش چھِ روزان اِنسان دوٗر واریاہ زیادٕ بیٚیہِ یُس زَن یہِ چھِ گاڑنِنٛگ چھِ پنٛنِس فارمَس منٛز گژھان چھِ تَتہِ چھِ واک پاک کَران اورٕ یورٕ چھِ کَران تمہِ سۭتۍ چھِ وَزَن تہِ روزان مٮ۪نٹین بیٚیہِ چھِ اَمہِ سۭتۍ اٮ۪گزَرسایز تہِ گژھان واریاہ زیادٕ تَمہِ سۭتۍ وجہ سۭتۍ چھِ خوٗن زَن چھِ خوٗن چھِ اَصٕل پٲٹھٮ۪ن موٗمٮ۪نٛٹ کَران سانہِ میٛانہِ باڈی منٛزَن